یُتھُے مےٚ گۄڈنیُک پرٛوڈَکٹ کوٚر آرڈَر تہٕ مےٚ کوٚر آرڈَر جال بیٹ بیٚیہِ ٹٮ۪نٕس بال کیٛازکہِ بہٕ چھُس نہ واریاہ زیادٕ گِنٛدان جال بیٹ بیٚیہِ کَرییَم تَمِچ یوٗنِفام تہٕ وَردی تہٕ سۄ آیہِ یِمو ووٚن دوٚپُکھ اَتھ لَگنَے پَنٛداہ دۄہ اَتھ لَگنَے پَنٛداہ دۄہ یہِ یی پنٛدہَے دۄہہِ مےٚ دوٚپ ٹھیٖک چھُ اَتھ اوس ڈِسکاوُنٛٹ تہِ اَصٕل تہٕ مےٚ دوٚپ کینٛہہ چھُنہٕ پَرواے چلو اَصٕل چیٖز چھُ تہٕ مےٚ کَرے آرڈَر بہٕ اوسُس پیٛاران تہٕ یہِ ووت مےٚ پانٛژنٕے دۄہَن مَنٛز پانٛژنٕے دۄہَن مَنٛز ووت بہٕ گوس واریاہ خۄش بیٚیہِ ووت اَصٕل پٲٹھۍ سورُے جال بیٹ تہِ ٹٮ۪نٕس بالہِ تہِ تہٕ بیٚیہِ کیٛاہ چھِ اَتھ وَنان وَردی تہِ یِتھ کٔنۍ یۄس مےٚ اَننٲومٕژ ٲس سۄے پونٛسہٕ رٔٹۍ تٔمۍ اَمہِ پَتہٕ یُتھُے مےٚ آرڈَر روٚٹ تَمہِ پَتہٕ رٔٹ تٔمۍ بِچٲرۍ پونٛسہٕ دوٚپُن اَتھ چھُ یِتھ کٔنٮ۪تھ تہٕ مےٚ دوٚپ چلو اَصٕل چھُ گَرِ بِہِتھ اوٚن اَسہِ یِتھ کٔنٮ۪تھ یِم چیٖز تہٕ بہٕ گوس واریاہ زیادٕ خۄش تمہِ پَتہٕ گٔے کٲم تَمہِ پَتہٕ ییٚلہِ یہِ آو آرڈَر بہٕ اوسُس نہٕ گَرِ کِہیٖنۍ نہٕ گۄڈٕنٮ۪تھ مےٚ دوٚپ تٔمِس دوٚپمَس تٔمۍ کوٚر مےٚ فون دوٚپُن تُہۍ کَتہِ حظ چھُو دوٚپمَس بہٕ درٛاس اوٗرۍ تہٕ مےٚ لَگَن پَنٛداہ مِنَٹ اور تامَتھ دوٚپُن کینٛہہ کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے بہٕ چھُسو پیٛاران تہٕ یِیِو تُہۍ کینٛہہ چھُنہٕ پَرواے پَتہٕ آس بہٕ تہٕ پَتہٕ روٚٹمَس پرٛوڈَکٹ مگر واریاہ اَصٕل